وعلیکُم سَلام ٹھیٖکٕے چھِوا تُہۍ چھُوا سٲری ٹھیٖکٕے اَوا یہِ یِیہِ نہَ اَز سکوٗل کیٚنٛہہ یہِ بَچہٕ آ تھٲوہوٗس لیٖو وُچھُو أمِس چھُ گژھُن ماتامال بیٚیہِ چَکرا شَکرا اَوا اَوا اَوا أمِس چھِ سٲرِی بَچہِ گٔے ماتامال یہِ تہِ گَژھِ ماتامال اَسہِ پَزِ أمِس تھٲوِو لیٖو پگاہ آسٮ۪ن بہ وارٕکارِٕ گژھٮ۪ن پگاہ سکوٗل یلہٕ تہٕ یہِ تہِ یِیہِ سکوٗل بیٚیہِ پرن چھا اَصٕل یِم بچہٕ اَتہِ یِنَے سَبقٕے پَران کَتہِ یِنَے گَرِ کِتابٕے کھولان تُہۍ چھُہوکھ نا کِہینۍ ہیٚچھناوان اَتہِ ماسٹر تُہۍ کٔمہِ خٲطرٕ ماسٹر تیٚلہِ اَتہِ نہَ مےٚ چھُنہٕ باسان تُہۍ چھُہوکھ یِم ہیٚچھناوَن کِہیٖنۍ نہَ چھُ یہِ کِتاب کَڈان نہَ چھُ یہِ پیج لیکھان نہَ چھُ یہِ کیٚنٛہہ کِہیٖنۍ چھُنہٕ یہِ کَران تُہۍ تُہۍ ہے ڈیوٗٹی چھِو دِوان یہِ کیٛاہ ڈیوٗٹیٛاہ چھِو تُہۍ دِوان نہَ نہَ نہَ نہَ وۅستاد سُنٛد چھُ آسان ضروٗرَت ییٚلہِ نہَ تُہۍ ہیٚچھنٲیہوٗکھ تہٕ یِم کَتہِ یِم آسٮ۪ن نژان نٮ۪برۍ کِنۍ اَچھا تُلِو تیٚلہِ بِہِو خۄدایَس حوال